اَگر بہٕ کَتھ کَرٕ نا لاسٹہٕ ییر چھُ مےٚ اکھ اِوینٛٹ ایٚٹٮ۪نٛڈ کوٚرمُت ییٚمہِ اِوینٛٹہٕ پٮ۪ٹھٕ مےٚ واریاہ چیٖز گوٚو حٲصِل سُہ اِوینٛٹ کوٚر مےٚ اَکھ مارکیٚٹِنٛگ کَمپٔنی انٛڈر دہلی منٛز تِمہِ پٮ۪ٹھ کیٚاہ ایٚکپیٖریٚنٛس میٚلے مےٚ بہٕ میٚلے یوٚس واریاہَن بَڈین نیٚٹ ؤرکن سۭتۍ یِمو نِش واریاہ ایکٕسپوجر میٚلو یِمن نِش مےٚ واریاہ ایٚکپِیٖریٚنس گین کٔر تَمہِ ایٚکسپیٖریٚنس گین کَرنہٕ سۭتۍ پوٚکُس بہٕ لایفہِ منٛز واریاہ برٛونٛٹھ تٔمۍ ہٮ۪چھنووُس بہٕ واریاہ مطلب چیٖز کٔمہِ ساتہٕ گژھِ اِنسان پازیٹیو روزُن کٕم چیٖزِ چھِ اِنسانس یِوان کٕم پرٛابِلمزٕ چھِ فیٚس پٮ۪وان کَرنہِ تِم پرٛابِلمہٕ کَتھٕ پٲٹھۍ کَرہوکھ پَتہٕ ساٹ اَوُٹ